ہیٚلو اَسلام علیکُم مےٚ ٲسۍ آمٕژ کال بہٕ چھَس سٹام ہوٚٹَل پیٚٹھ کال کَرَن بہٕ چھُس تَمیُک اونَر تۅہہِ ٲسوٕ مےٚ کیٚنٛہہ تام کال آ ٹھیٖک پٲٹھۍ واریاہ دۅہ گٔے تُہۍ آیوٕ نہٕ یور آ بِلکُل بِلکُل بِلکُل

اچھا اچھا

ٹھیٖک

یہِ گوٚو واریاہ اَصٕل تُہۍ چھُو اَسۍ ہَمیشہِ اَنان اَصٕل اَصٕل ٹوٗرِسٹٕس اورٕ گۄڈنیٚتھٕے دِمو بہٕ تۅہہِ اگر سُہ یِیو یہِ خَبر تُہۍ اَصٕل چھُو وَنان کہِ یِمن ییٚتیٚن روٗمَن گژھِ یژھَن نایِٹَن بُکِنٛگ تیٚلہِ دِمو بہٕ تۅہہِ گۅڈٕ پَنُن کٔمِشیٚن اَلگ بیٚیہِ دِمو تِمن تہِ تِمن تھاوَو لَنٛچ برٛیک فاسٹہٕ ڈِنَر تھاوہوٚکھ ییٚتی تُہۍ تہِ روٗم پیٚکیجٮ۪س منٛز مَگر بُکِنٛگ گَژھِ نہٕ کیٚں کیٚنسل گَژھٕنۍ کِہیٖنٛۍ آ تۅہہِ یِتھٕ کٔنۍ پَتہٕ ہے چھَو أسۍ چھِ دِوان أکِس کَمرَس چھِ أسۍ دِوان ترٛے ساس رۄپیہِ راتَس کیٛازکہِ اَز چھُنہٕ سیٖزَن تہِ کِہیٖنٛۍ وۅنۍ کَرو أسۍ تُہٕنٛدِ موٗجوٗب پَنٛدہاے شٮ۪تھ چَلو ٹھیٖک چھُ تُہُنٛدُے مانو تُہۍ کٔرۍزیٚو مےٚ وُنۍ پانٛژِ مِنَٹ گٔژھِتھ فون بہٕ وَنوو تۅہہِ آ یہِ چھا گۄڈٕ وُچھٕ بہٕ پانَس چھا اَسہِ ییٚتہِ روٗم ییٖتیٛاہ بہٕ کَرو تۅہہِ واپَس کال ٹھیٖک چھُ حظ